شےٚ جَنؤری زٕ ساس اَکھ ہَسا چھُ مےٚ بٔرٕ ڈے یُس ڈیٹ مےٚ اَصٕل پٲٹھۍ یاد چھِ تہٕ

شُراہ اوٚکٹُمبر زٕ ساس ژور ہسا چھِ مےٚ بیٚنہِ بٔرٕ ڈے یُس مےٚ یاد چھِ تُرٛواہ اَگستہٕ زٕ ساس زٕ ہَسا چھِ مےٚ یارَس بٔرٕ ڈے یُس مےٚ یاد چھِ سَتھ جنؤری زٕ ساس اَکھ سۄ چھِ مےٚ بٲیِس بٔرٕ ڈے یُس مےٚ یاد چھِ تہٕ پنٛداہ اَگستہٕ یُس ہَسا اِنڈِپٮ۪نٛڈٮ۪نٕس ڈے چھِ اِنٛڈیُک سُہ ہَسا چھُ مےٚ یاد شَتہٕ وُہ جَنؤری یُس ہَسا رِپَبلِک ڈے چھِ سُہ ہَسا چھِ مےٚ یاد

ژۄداہ پنٛداہ جَنؤری

شَتہٕ وُہ جَنؤری کُنہٕ وُہ شَتھ سَتٲجی ییٚلہِ ہسا اِنٛڈیا آزاد گوٚو